آز چھِ آسان اورَے رَنگ بَنٲوِتھ آز چھِ آسان بوتلَن منٛز رَنٛگ بازرٕ کٕنٕنۍ یِمَن پوسٹَر کَلٲرٕس چھِ وَنان تِم چھِ أسۍ آرام سان ہٮ۪کان گَرٕ أنِتھ تہٕ پَتہٕ چھِ ہٮ۪کان أسۍ سُہ یوٗزرِتھ تَتھ چھُ آسان تھوڑا سا آب رلاوُن ییٚمہِ سۭتۍ تھوڑا سُہ موٚٹ چھُ آسان سُہ چھُ گژھان تھوڑا توٚن پَہمَتھ تہٕ سون برٮ۪ٮش چھُ ہٮ۪کان آرام سان تَمہِ سۭتۍ پینٛٹ کٔرِتھ تَمہِ سۭتۍ ہٮ۪کان چھُ سُہ تَصویر بَنٲوِتھ بیٚیہِ ہٮ۪کان چھُ کَلَر سُہ ٲسی بٔرِتھ یِم أسۍ یُس أسۍ تَصویر آسان بَنٲمٕژ یِم چیٖز أسۍ پیٚٹِنٛگ چھِ آسان بَنٲمٕژ سُہ چھُ اَسہِ ہٮ۪کان تَمہِ کَلو سۭتۍ بٔرِتھ یہِ چھِ واریاہ ایٖزی مٮ۪تھڈ اَتھ کہِ پرانہِ زَمانہٕ اوس آسان اَسہِ پانہٕ کَلَر بَناوٕنۍ مگر آز آو وَنۍ یہِ واریاہ سہوٗلِیت زِ أسۍ چھِ ہٮ۪کان آرام سان رَنگہٕ بازرٕ رَنگہ أنِتھ تہٕ پَتہٕ چھِ ہٮ۪کان أسۍ گَرِ سُہ آرام سان یوٗز کٔرِتھ اَتھ منٛز چھُنہٕ کانٛہہ پرٛابلِم تہِ گژھان کِہیٖنۍ تہٕ بیٚیہِ چھِ اَسہِ یہِ ایٖزِلی تہِ ہٮ۪کان سُہ یوٗز کٔرِتھ أسۍ چھِ اِسلیے سُہ یوٗز کران تِکیٛازِ تاکہِ اَسہِ سٲنۍ پیٚٹِنٛگ گژھِ ہے واریاہ خوٗبصوٗرت تہٕ أسۍ ہٮ۪کو آرام سان پینٛٹ کٔرِتھ تہٕ بیٚیہِ اَسہِ یہِ دِلس منٛز چاہَتھ اَسہِ بَناونٕچ پینٛٹ کَرنٕچ تہِ ہٮ۪کو أسۍ آرام سان آز چھِ واریاہ سہوٗلیت آمژٕ آز چھُ واریاہ چیٖز ایولیبل لُکَن آرام سان یۄس پینٹِنٛگ یَژھان کرٕنۍ یُس کَلَر یوٗز ہٮ۪کن کٔرِتھ ہٮ۪کان تہِ چھِ اَسہِ مارکیٹَس منٛز ایولیبٕل آسان ییٚمہِ سۭتۍ أسۍ واریاہ فٲیدٕ چھُ یِوان برۄنٛہہ زَمانہٕ کیٛاہ اوس زِ کَلَر ٲسۍ کَم ایولیبل آسان یُس لُکَن کَلَر اوس یوٗز آسان کَرُن سُہ اوس نہٕ زیادٕ اویلیبل آسان کیٚنٛہہ یُس سُہ چاہان أسۍ مَگر آز چھُ واریاہ کران کَلرن ہِنٛز ایویلیبلٹی لُکھ چھِ آرام سان دٔستِیاب چھُ واریاہ کَلر لُکھ چھِ آرام سان کَلر ہٮ۪کان کٔرِتھ ییٚمہِ سۭتۍ تِمن پرٛابلِم چھنہٕ گژھان بیٚیہِ چھِ ہٮ۪کان آرام سان تِم پینٹ کٔرِتھ یُس تہِ خۄش کَرٮ۪کھ کَرُن أسۍ پینٹ بازرٕ اوٚن اَسہِ پینٹ تہٕ پَتہٕ آرام سان چھِ ہٮ۪کان أسۍ کَلَر کٔرِتھ آز چھِ کَلرَن واریاہ قٕسٕم تہٕ آز چھِ آرام سان یُس کَلَر اَسہِ خۄش کَرِ سُہ چھِ أسۍ ہٮ۪کان یوٗز کٔرِتھ پوسٹَر کَلَر میٖڈیَم چھَس بہٕ یہِ پوس پوسٹَر کَلٲرٕس چھِ أسۍ یوٗز کَران میٖڈیَم سُے یوٗز کَران ییٚمہِ سۭتۍ أسۍ آرام سان چھِ ہٮ۪کان پیٹِنٛگ کٔرِتھ بیٚیہِ چھِ یہِ واریاہ اَصٕل امہِ سۭتۍ چھُنہٕ کانٛہہ نۄقصان کِہیٖنۍ اکھتُے فٲیدے چھُ کہِ سٲنۍ پیٹِنٛگ چھِ واریاہ خوٗبصوٗرت گَژھان آ مےٚ چھِ یہِ واریاہ پَسنٛد تِکیٛازِ مےٚ یہِ واریاہ سہوٗلیت باسان آسٲنی باسان زِ آ یہِ کَلَر یوٗز کَرَان چھِ مےٚ واریاہ آسٲنی باسان بیٚیہِ چھِ مےٚ واریاہ خۄش کَران